السَلامُ علیکُم آ حظ زٕ ترٛےٚ چیٖز حظ چھِ یِمَن منٛز بہٕ سِکرِٹ اِنگی اِنگرٛیٖڈِیَنٹٕس چھٮ۪س کَران مطلب کینٛہہ چیٖز چھٮ۪س تِم کَران یِم مےٚ باسان چھِ عام لُکھ چھِنہٕ کَران کِہیٖنۍ تہِ یِم مےٚ پَنٕنۍ چھِ مطلب باسان ٹھیٖک بہٕ چھٮ۪س کَران یہِ اَکھ گوٚو ییٚلہِ بہٕ رازمہ پۄتٕلۍ رَنہٕ تہٕ تِمَن چھٮ۪س بہٕ کٲم کَران تِمَن چھٮ۪س بہٕ گۄڈٕنٮ۪تھ تٔتِس آبَس منٛز ترٛاوان تھوڑا گرٛٮ۪کھ دِوان زیادٕ تہِ نہٕ گرٛٮ۪کہٕ ناوان ییٚمہِ سۭتۍ تِم دَران تہِ چھٮ۪س نہٕ بہٕ کَران تٔتھۍ منٛز چھٮ۪س بہٕ تِمَن نُنہٕ پیوٗنٛت ترٛاوان کَمٕے تہٕ گوٚو رازمہ پۄتلَن ہُنٛد تمہِ پَتہٕ چھٮ۪س بہٕ کَران کٲم تِمَن تیٚمہِ پَتہٕ ترٛاوان تِلَس پٮ۪ٹھ کَران کَمٕے کَمٕے فرٛاے تہٕ تیٚمہِ پَتہٕ رَلاوان تِمَن مَصالہٕ تہٕ تمہِ پَتہٕ رَنان تِم اَصٕل پٲٹھۍ دۄیِم چیٖز اگر بہٕ یہِ رَنہٕ کۄکُر رَنہٕ کۄکرَس چھٮ۪س بہٕ کٲم کَران تہٕ تمہِ حِساب حظ چھٮ۪س بہٕ کٲم کَران گۄڈٕنٮ۪تھ چھٮ۪س بہٕ مَصالہٕ اگر مےٚ تیز آسہِ رَنُن فاسٹ فُڈ ہیوٗ آسہِ بَناوُن تمہِ خٲطرٕ گۄڈٕنٮ۪تھ مصالہٕ کَران مِکسَرَس پَتہٕ سُہ تَلان الگ تِلَس منٛز تہٕ سُہ ترٛاوان کۄکرَس سۭتۍ بیٛاکھ چیٖز حظ چھٮ۪س بہٕ کَران ییٚمہِ گٲنٛٹہِ مےٚ بَناوٕنۍ آسہِ ژامَن وامَن آسہِ کینٛہہ ژامنہِ چھٮ۪س بہٕ کٲم کَران لَکٕٹۍ لَکٕٹۍ پٮ۪ٹھٕ زٲیِج کانٛہہ پِن وِن تُلان تیٚمہِ سۭتۍ لَکٕٹۍ لَکٕٹۍ زَدٕ پیٖنٛتۍ کَران تہٕ بیٚیہِ تھَوان مٔتھِتھ یہِ لیٚدٕر تہٕ نوٗن تہٕ تیٚمہِ پَتہٕ تَلان تِلَس منٛز توٚتام نہٕ گۄڈٕنٮ۪تھٕے تَلان کینٛہہ تمہِ سۭتۍ چھُ مےٚ باسان تِمَن چھُ اَصٕل اَندَر نوٗن سَزان تِمَن چھُ اَصٕل ٹیسٹ یِوان تہٕ پَتہٕ نہٕ زیادٕ یہِ فرٛاے ورٛاے کَرٕنۍ کِہیٖنۍ تہٕ بیٚیہِ چھٮ۪س بہٕ کٲم کَران گاڈٕ تہِ ییٚمہِ گٲنٛٹہِ مےٚ بٔزنہِ آسن تِمَن تہِ چھٮ۪س بہٕ گۄڈٕنٮ۪تھ یی کَران لیٚدرِ منٛز وَزناوان لیٚدٕر ویٚدٕر مَتھان بیٚیہِ نوٗن مَتھان گۄڈَے تَلنہٕ برونٛٹھٕے تہٕ یِم زٕ ترٛےٚ چیٖز چھٮ۪س بہٕ کَران یِمَن ییٚمہِ سۭتۍ مےٚ باسان چھُ یِمَن چھُ مَزٕ گژھان واریاہ اَصٕل بیٚیہِ ییٚمہِ گٲنٛٹہِ مےٚ چاے واے آسہِ بَناوٕنۍ تہٕ تَتھ تہِ چھٮ۪س بہٕ گۄڈٕنٮ۪تھ کَران کٲم گۄڈٕنٮ۪تھ اَصٕل پٲٹھۍ یِہٕے چاے واے گرٛٮ۪کہٕ ناوان تہٕ کھَنٛڈ ترٛاوان لاسٹَس تہٕ بیٚیہِ کَران کٲم دۄد ترٛاوان لاسٹَس پَتہٕ وار وار مطلب گرٛٮ۪کھ دِنۍ مےٚ چھُ باسان تمہِ سۭتۍ چھُ ٹیسٹ اَصٕل یِوان چایہِ تہٕ یِم چیٖز چھِ یِم مےٚ باسان چھِ یِم بہٕ کَران چھٮ۪س یِمو سۭتۍ مَزٕ چھِ یِوان چایہِ یا سِنِس شُکریہ